ہیٛلو اسلام علیکُم أسۍ حَظ ٲس گرِ فَنکَشن تتھ خٲطرٕ حَظ اوس اسہِ وازٕ ضوٚرتھ تُہۍ کیاہ کیاہ چھِو بناوان اہَن حَظ اۭں اچھَا اچھَا ٹھیٖک حَظ چھُ تیٚلہِ حظ ییی زیوٚ تُہۍ اہَن حَظ آ اسہِ چھُ خَاندَر ٹھیٖک حَظ چھُ